میون پسنٛدیٖدہ آتھر یُس کِتاب لیکھَن وول چھُ سُہ چھُ ڈاکٹر علامہ علامہ اقبال تٔمۍ سٕنٛز کینٛہہ خصوٗصیات چھِ تٔمِس چھِ کینٛہہ خصوٗصیات یِم تِژھ یِمو زَن سۭتۍ چھُ مےٚ سُہ واریاہ پَسنٛدیٖدٕ پَسَنٛد دیٖدہ لٮ۪کھ کِتاب لٮ۪کھَن وول تِکیٛازِ سُہ چھُ پنٛنہِ کِتاب منٛز اَلفاظ آز اَصۭل پٲٹھۍ وَرتاوان سُہ چھُ احترام کَران پنٛنٮ۪ن یِمَن لفظن ہُنٛد تٔمۍ سٕنٛز کینٛہہ کِتابہٕ چھِ بانٛگہٕ دِرا بالہِ جبریٖل ذربہٕ قٔلیٖم تٔمۍ سُنٛد لیکھنُک انداز چھُ واریاہ مُتٲثر کران أکِس پَرنہٕ وٲلِس شخصَس سُہ چھُ واریاہ زیادٕ آسان اَلفاظ اِستعمال کَران ییٚمہِ کہِ زَن سۭتۍ سُہ پَرنہٕ والٮ۪ن پَسنٛد چھُ کَران سُہ ایز مطلب سُہ اَکھ مطلب اَکھ أکِس شخصہٕ سُنٛد خٲطرٕ وَنہٕ بہٕ تٔمۍ سُنٛد یہِ زِ سُہ چھُ اکھ واریاہ زیادٕ اَصوٗل سُہ اوس واریاہ زیادٕ اَصوٗل شخص تٔمۍ سُنٛد وا تٔمۍ دیُت یَتھ دُنیاہَس واریاہ تٔمۍ دیُت یَتھ اُردو اَدبَس واریاہ زیادٕ پَنُن اَکھ خصوٗصی ٹایم یُس پنٛنہِ زِندگی ہُنٛد اَکھ آٹ اکھ خصوٗصی وقت دیُت تٔمۍ اُردو اَدبس سُہ چھِ اوس واریاہ زیادٕ خۄش خلق اِنسان تٔمۍ سٕنٛدۍ کَتھ کَرنہٕ سۭتۍ اوس واریاہ زیادٕ اَکھ اِنسان مُتٲثِر گَژھان تہٕ أکِس اِنسانَس منٛز اوس اَکھ سُہ اوس أکِس اِنسان سۭتۍ خۄش خلق سۭتۍ پیش یِوان